سٲنِس گامَس منٛز چھِ واریاہ یِم گراسری سٹورٕز ییٚتہِ واریاہ زیادٕ یِم لَگ بَگَن پرٛٮ۪تھ کانٛہہ چیٖز چھُ ییٚتی ایویلیبٕل آسان یَتھ منٛز چھُ کھٮ۪ن چٮ۪نٕکۍ چیٖز چھِ لَبَگ پرٛٮ۪تھ کانٛہہ ایویلیبٕل ییٚتہِ آسان یِم بِسکِیٖٹٕز چھِ نوٗن یا لیدٕر وَغیرہ یا یِم ٹافیٖز یا یِم أسۍ وَنان چھِ یِم سٹریٖٹ فُڈِس تہ کینٛہہ چھِ ییٚتہِ آسان ایویلیبٕل تہٕ باقٕے گوٚو پرٛٮ۪تھ کانٛہہ چیٖز چھُ یِمَن نِش آسان ایویلیبٕل تہٕ بارگینِنگ مطلب سُہ تھوڑا سُہ کَرُن قۭمتَس پیٹھ سُہ کَم زیادٕ تہٕ سُہ چھُ چَلان روزان خاص کر گامَن منٛز ییٚتہِ چھُ سُہ زیادے پَہَمَتھ تہٕ منٛزٕ پتہٕ وۄزُم تہِ اَنان یا حِساب وغیرہ تھاوان تیٖژ ہنَتھ چھُ گامَن منٛز چَلان